ہِندوستان چھُ اَکھ واریاہ بوٚڈ مُلُک اور یَتھ ہِندوستانَس منٛز چھِ اَلَگ الَگ قٕسمٕکۍ لُکھ بَسان اَلَگ الَگ مزہبٕکۍ لُکھ بَسان اَلَگ الَگ ساتَن ہٕنٛدۍ لُکھ بَسان اَلَگ الَگ کومنٹی ہِتھ یہِ چھُ واریاہ بوٚڈ مُلُک یتھ زَن کیاہ چھِ وَنان ییٚتہِ چھُ واریاہ زیادٕ ڈایورسِٹی ییٚتہِ چھِ لُکھ واریَہَن مَزہَبَن سۭتۍ ہِندو چھِ مُسلِم چھِ سِکھ چھِ عیٖسٲے چھِ بودھ چھِ باقٕے باقٕے تہِ چھِ ییٚتہِ اور اَگر أسۍ کَتھ کَرَو وٕنکٮ۪ٮنَس اَکہِ خاصٕچ یوٚت أسۍ دَپو مُسَل یا یِم کیاہ چھِ وَنان لُکھ چھِ گَژَھان مُسَلمان چھِ گَژَھان جامعہ مَسجِد چھِ گَژھَان یا نِظامُدیٖن اَولِیا اَجمیٖر چھِ گَژھان اَجمیٖر شریٖف نِظامُدیٖن اَولِیا یِتھے کٲٹھۍ یِم غیر مُسلِم چھِ یا یِمَن زَن ہِندوٗ چھِ وَنان تِمَن چھِ واریاہ ٹٮ۪مپٕل چھِ تِہِنٛد تہِ واریاہ یِم کیاہ چھِ وَنان اَتھ مٔندِرَن پیٚٹھ چھِ تِم گَژھان تِم چھِ پنٕنۍ عبادَت مندِرَن مَنٛز کَران مُسَلمان چھِ مَسجِدَن پیٚٹھ گَژھان درگَہَن پیٚٹھ گَژھان أکیاہ زَن ہِندو چھِ تم چھِ گَژھَن یِمنٕے مَندِرَن پٮ۪ٹھ تِمَن چھِ پنٕنۍ پنٕنۍ آسان زِیارت تہِ تِمَن چھِ تِمَن پٮ۪ٹھ گَژھان اَگر أسۍ کٔشیٖرِ منٛز وٕچھو کٔشیٖرِ منٛز چھِ خَلَق گَژھان کٔشیٖرِ چھِ خاص ہِندوستانَس منٛز اَگر أسۍ أکِس جایہِ ہِنٛز کَتھ کَرَو سۄ گٔے کٔشیٖرِ ہِنٛز کٔشیٖرِ منٛز چھِ خَلَق گَژھان دَرگاہ شریٖف چھِ گَژھان تِم ژرار چھِ گَژھان یہِ زَن شیخُ عالَم نوٗر دیٖن نورانی رحمَتُہ لا علیہ چھُ چھِ گَژھان سٔدرٕ ماجہِ ہٕنٛدۍ نِش شَہَر چھِ گَژھان ریناواری مۄق مُقدوٗم صٲبُن اِتھے پٲٹھۍ یِم بَٹہٕ چھِ ہِندوٗ چھِ تِم چھِ یِوان نٮ۪برٕ پٮ۪ٹھ اَمَرناتھ یاترا چھِ تم کَران تِم چھِ گَژھان اَمَرناتھ گُپھاے یَتھ زَن یہِ چھُ شِولِنٛگ چھُ تِمَن تِم چھِ تور گَژھان اور بٔڑِس بارِ تعدادَس منٛز چھِ تِم تور گَژھان پرتھ ؤریہِ ثھِ یہِ یاترا لَگان لَگ بَگ چھِ تِم ترٛین رٮ۪تَن کَنٹِنیوٗ تور گَژھان تَتہِ چھِ دَرشَن کَران امہِ شِو لِنگِک یہِ چھِ اَکھ جاے یوٚتنَس تِم گَژھان چھِ بیاکھ چھِ تِم گَژھان کَٹرا تَتہِ چھِ تِمَن اَکھ مُقَدَس جاے یَتھ زَن تِم وَنان چھِ وِشنو دیوی ماتا وِشنو دیوی تور چھِ تِم گَژھان سُہ بڑٕ مَشہوٗر جاے ہِندوٗوَن ہِنٛد خٲطرٕ تور چھِ تِم گَژھان اِتھے پٲٹھۍ چھِ مُسلمان تہِ گَژھان باقیَن جایَن مِثال کے طور پر مُسلمان چھِ گَژھان اَتھ کیاہ چھِ وَنان نِظامُدیٖن اولِیا چھِ تِم گَژھان دِلہِ منٛز یُس زَن چھُ بڑٕ مَشہوٗر جاے چھِ تور چھِ گَژھان نِظامُدیٖن اولِیا چھِ واریاہ زیادٕ بِیٖڈ آسان واریاہ زیادٕ خَلَق چھِ آسان اَجمیٖر شریٖف چھِ گَژھان تَتہِ تہِ چھِ واریاہ بِیٖڈ آسان واریاہ خَلَق واریاہ خَلَق آسان اَجمیٖر شریٖف چھُ خواجہ محی الدیٖن چَستی چھُ تَتہِ دَفَن تور چھِ ہِنٛدوٗ مُسلِم سِکھ سٲری چھِ تور گَژھان بڑٕ عقیٖدَت سان چھِ گَژھان احترام سان چھِ گَژھان عٮ۪زتہٕ سان چھِ گَژھان تور گٔژھِتھ چھِ یِم واریاہ خۄش گَژھان بَڑٕ اَصِل چھُ تَتہِ یِمَن لَگَان یِتھے پٲٹھۍ چھُ باقٕے باقٕے جایہِ تہِ ہِندوستانَس منٛز یور سِکھ عیٖسٲے وٕچھو عیٖسٲے چھِ گَژھان چٔرچَن منٛز واریاہ چٔرٕچ چھِ ییٚتہِ تِم یور تِم گَژھان چھِ اور اِتھے پٲٹھۍ ہَسا چھِ یِم سِکھ چھِ تِم چھِ گَژھان گُردُوار گُردُوارِ منٛز چھِ تِم خاص گَژھان گولڈَن ٹٮ۪مپٕل یُس چھُ تِمَن تور چھِ تِم گَژھان یُس زَن اَمرِتسَرَس منٚز موٗجوٗد چھُ واریاہ زیادٕ سِکھ چھِ تور گَژھان اور اِتھے پٲٹھۍ چھِ باقٕے باقٕے جاے تہِ ہِندوستانَس منٛز یوٚت پسنٛد چھُ آسان کَرُن اور پَتہٕ گٔے تیہوار تیہوار چھِ مَناوان ہِندوٗ چھِ مَناون دیوالی چھِ مَناوان ہولی چھِ مَناوان کیاہ چھِ یَتھ وَنان کیاہ ہَسا چھِ اَتھ وَنان یِتھے پٲٹھۍ چھُ باقٕے مُسَلمان چھِ عیٖد مَناوَان ماہِ رَمضان چھ یِمَن آسان شیٚبہِ قَدر چھِ آسَان شَبِ بَرات چھِ آسَان شَبِ محراج چھُ آسَان عیٖدالاضحی چھِ آسَان عیدالاضُحی چھِ آسَان عیدُلفِطر چھِ آسَان اِتھے پٲٹھۍ چھُ سِکَن تہِ آسَان رَکشا بَندَن چھُ آسَان باقٕے چیٖز چھِ آسَان یِتھے یِتھے تیٚہوار چھِ مَناوان